پانٛژَن ڈِسٹِرٛکَن ہُنٛد ناو چھِ یِم کشمیٖرَس منٛز چھِ تِم چھِ گۄڈنِکُے چھِ یِوان سرینگر دوٚیِم چھِ یِوان بڈگام اننت ناگ بارہمولہ تہٕ پُلوامہ یِم چھِ پانٛژھ ڈِسٹرٛک یِم کشمیٖرَس منٛز چھِ